آداب اَہن حظ تُہۍ چھُو حظ ڈاکٹَر عُبید اَہن حظ ڈاکٹَر عبید بہٕ اوس یژھان تۄہہِ وَنُن کہِ مےٚ چھُ سٕٹامَکَس حظ واریاہ کال گوٚو میٛادَس یہِ پین ہِش کران بیٚیہِ گژھان تیزٕ آب ہیوٗ کھَسان زَنہٕ تُہۍ ہیٚکِوٕ حظ مےٚ ؤنِتھ اَتھ کیٛاہ وَجہ چھُ اَہن حظ بِلکُل مےٚ چھُ میٛادٕ حظ ژۄکان بِلکُل کَلہٕ دود تہِ چھُ مےٚ آسان حظ بیٚیہِ چھُ منٛزٕ باسان منٛزٕ کَمرَس تہِ دود حظ تَمۍ کہِ وَجہ اَہن حظ سۭتی حظ چھُ مےٚ اَہن حظ ڈاکٹَر صٲب مےٚ حظ چھُ وَنُن سۭتی چھُ مےٚ زَنٛگَن نَرٮ۪ن تہِ حظ دود آسان مگر لَگاتار بیٚیہِ چھِ مےٚ باسان یہِ کیٛاہ چھُ ژاس یِہوٚے بار ہیوٗ چھُ مےٚ باسان مےٚ چھُنہٕ یِوان سَمجی أتھۍ سۭتی چھُ مےٚ پَتہٕ میٛادَس تہٕ دود کَران أتھی چھِ مےٚ باسان مےٚ چھِ ژاس تہِ نَرٮ۪ن زَنٛگَن دَگ تہِ حظ اَہن حظ اَہن حظ مگر یورٕ چھِنہٕ حظ مےٚ خوٗنٕچ کٔمی تہِ حظ ڈاکٹَر صٲب بہٕ مےٚ ؤنۍتو تَتھ کیٛاہ تُہۍ چھُو حظ اَہن حظ مےٚ حظ چھِ حظ اَمہِ برٛونٛٹھ حظ أکِس ڈاکٹرَس ٲسمٕژ حظ اَہن حظ مگر تۄہہِ تۄہہِ حظ اوسوُ مےٚ ووٚنمُت کہِ گۄڈٕ تُہٕنٛدِس کِلنِکَس پٮ۪ٹھ یِنہٕ خٲطرٕ تَمۍ اَتی شَفا خانَس پٮ۪ٹھ کٔرِو تُہۍ مےٚ چَک اَپ حظ تۄہہِ اوسوُ ووٚنمُت کہِ تُہۍ چھُو أتھی حظ ٹٮ۪سٹ کَران اَہن حظ تُہۍ بہٕ حظ چھَس یَژھان وَنُن یُس تُہۍ وَنان چھُو کہِ اگر بہتَر روزِہا اگر بٕتھۍ کَنی تُہۍ مےٚ وٕچھہِو ڈاکٹر صٲب مےٚ مےٚ باسہِ ہا تھوڑا گژھِ ہا مےٚ پَنٛنِس پانَس تَسلی ہِش حظ کیٚنٛہہ نہٕ حظ چھُنہٕ پرواے ٹھیٖک حظ